کۄکر آسیٚن نٔوراوٕنۍ گۄڈٕ چھِ کۄکرِ ٹھوٗل دِنۍ پتہٕ چھِ تِم بچہِ کڑان پتہٕ چھِ تِم وارٕ وار وارٕ وار گژھان بٔڑۍ تِم چھِ ٲوِلۍ آسان زیٛادٕ گۄڈٕ گۄڈٕ پتہٕ چھِ تِم بٔڑۍ بٔڑۍ گژھان ویٚٹھان چھِ وارٕ وار وارٕ وار چھِ ویٚٹھان تِم پتہٕ چھِ آسان خریٖدٲری تِمن کٔرنۍ آسان اکِس جٲے پٮ۪ٹھ بیِٚیِس جٲے نِنۍ تِمن چھُ گژھہِ آسُن ہوا گاڑِ منٛز نِن ڈبن منٛز نِن تِمن گژھہِ ہوا آسُن ترٛیشہِ ہنٛد انتظام آسُن پھَلک انتظام آسُن یتھٔے پٲٹھۍ چھِ یِم یوان اکِس جاے پٮ۪ٹھ بیٚیِس جاے واتناونہٕ یہِ تہِ چھُ اصٕل کار اگر کۄکَر تہِ نٔوراوو یہِ تہِ چھُ رُت کار یہِ تہِ اتھ منٛز تہِ چھُ فٲیدٕ یِوان کانٛہہ چھُ ہیٚکان اتھ کارس سۭتۍ تہِ کٔرتھ اکِس جٲے چھِ آسان کۄکٔر پتہٕ چھِ آسان انٕنۍ بیِٚیِس جٲے تِم پتہٕ بیٛاکھ بیٛاکھ گھرٕ تہِ دپان بہٕ تہِ تھاوٕ کۄکَر نٔوراوٕنۍ واریاہ یِمن منٛز چھُ فٲیدٔے اصٕل پٲٹھۍ نٔوراوٕنۍ یِمن گژھہِ جگہ تہِ آسُن یِم چھِ تِتھ پٲٹھۍ ویٚٹھان ییٚلہِ ٲسِتھ چھِ یِم واریاہ کیٚنٛہہ ویٚٹھان اگر یِم بنٛدٕے یوت روزیٚن تیٚلہِ چھِنہٕ یِم زیٛادٕ ؤلۍ ؤلۍ ویٚٹھان کیٚنٛہہ یوٗت یِم ییٚلہٕ روزیٚن یوٗت یِمن جگہ آسہِ تیٛوٗت چھِ یِم ویٚٹھان فٲیدٕ چھُ جان یِمن منٛز یِمن چھُ ماز تہِ آسان رُت مزٕدار ماز مزٕ چھُ یِمن گژھان رنِتھ یُس شوقیٖن آسہِ سُہ چھُ رچھان کۄکر ٹھوٗل چھِ یِم دِوان کٲشِرۍ ٹھوٗل تِمن منٛز چھُ طاقت تہٕ آسان واریاہ تِم چھِ فٲیدٕ منٛد تہِ پننہِ گھرِ آسیٚن ٹھوٗل یہِ چھُ واریاہ اصٕل کۄکر آسیٚن پننہِ گھرِ ِ یِمن چھُ یہِ پھَل چھُ آسان گھرس منٛز بتہٕ چھُ ہُران سِیٛن چھُ ہُران ژوٚٹ چھِ ہُران یِم چھِ کھیٚوان سورٕے یِمن چھِ ترٛاوان سورٕے یہِ بتہٕ وتہٕ یِم چھِ کھیٚوان اصٕل پٲٹھۍ تَمہِ سۭتۍ چھِ یِم ویٚٹھان اصٕل ژھیٚٹھ ویٚٹھ تُلان ہاکھ آسہِ گھرِ بنومُت واڑیٚن منٛز یِم چھِ کھیٚوان ہاکھ تہِ گلبہٕ یوٗت یِمن ترٛاوو تیٛوٗت چھِ یِم کھیٚوان آسان دۄہس چھِ یِم آسان کھیٚوان یِم چھِ پرٛیٚتھ کیٚنٛہہ کھیٚوان کۄش تہِ چھِ یِم کھیٚوان کۄش چھِ یِمن ترٛاوان یِم چھِ کھیٚوان کۄش تہِ مکٲے تہِ چھِ یِم کھیٚوان ژھیٚٹہٕ پھٔلۍ ویٚٹہٕ پھٔلۍ ہُرن گھرس منٛز یِم چھِ یہِ کھیٚوان سورٕے جگہ ییٚلہِ یِمن آسہِ یِم چھِ ویٚٹھان اصٕل پٲٹھۍ فایدٔے چھُ یِمن منٛز گھرَس منٛز آسہِ کۄکَر پوٗت اتھ چھُ مزٕ الگٕے آسان کٲشرِس کۄکرَس ٹھُلہٕ ہانہ آسہِ گھرِ اصٕل پٲٹھۍ فٲیدٔے چھُ آرام چھُ یِمن اِنسان کران ٹھُلہِ ذریعہِ تہِ کران آرام شوق گژھہِ کٲشُر کۄکُر کھیٚنُک تہِ تہِ چھُ ٹھیٖک پٲٹھۍ آسان گھرِ پننہِ فٲیدٔے چھُ یِمن منٛز کٲشریٚن کۄکرَن منٛز چھُکھ فٲیدٕ پننہِ گھرِ آسہِ کۄکر پوٗت یہِ چھُ واریاہ کیٚنٛہہ اصٕل آسان